اَسہِ چھِ لۄکچاس منٛز بٔڑبَبن ووٚنمُت کہِ زٲنشا صٲب چھُ اوسمُت اکھ بُزرٕگ سُہ چھُ وٕنکیٚس آش مُقام اَستان نِش تَتہِ دفن تٔمۍ سٕنٛز سٹوری چھِ اَسہِ بوٗزمٕژ کہِ تٔمۍ چھِ دیوَس سۭتۍ کٔرمٕژ لاگ یُس سُہ دیو چھُ اوسمُت سُہ چھُ اوسمُت تَتہِ کؠن لُکن تمہِ ساتہٕ کھؠوان بیٚیہِ چھُ سُہ اوسمُت ژۄچہِ پَتہٕ چھِ تِم تٔمِس سۭتۍ کٔرمٕژ لَڑ تٔمۍ چھُ سُہ ہارنومُت تہٕ تھوٚمُت چھُم پانَس نوکر تہٕ تَمہِ پَتہٕ چھُ تٔمۍ یہِ رؠواج تَتہِ گوٚمُت ختم کہِ پَتہٕ چھُنہٕ اوسمُت سُہ اِنسانن کھؠون کینٛہہ تٔمِس چھِ پَتہٕ ہار مٲنۍ مٕژ زٲنٛشا صٲبَس برونٛٹھ کَنہِ تہٕ پَتہٕ چھُ تٔمِس سُہ غۄلام روٗدمُت بیٚیہِ چھِ اَسہِ بیاکھ سٹو یہِ بوٗزمُت یَتھ کَہٕٲنی کہِ دَپان پہلگامَس منٛز چھِ اَکھ گۄپھ اگر أسۍ تَپٲرۍ گژھو تَمہِ گۄپھ اَژو تَمہِ پٔر پَکو أسۍ واتو سیٚودُے رَشیا تہٕ اَسہِ چھِ یِم سٹوری بوٗزمٕژ یِم چھِ اَکھ مِتھ اَسہِ چھنہٕ پایی یِم چھا پوٚز یِم چھِ اَپُز تہٕ مگر یِم سٹوری چھِ اَسہِ اَننت ناگ ڈِسٹرکَس منٛز بوزمژٕ